أسۍ چھِ ہَمساے گامَن منٛز چھِ أسۍ وِزِٹ کَران تِکیٛازِ تَتہِ چھِ أسۍ پَنٕنۍ فرینٛڈٕس آسان یا رِلیٹِو آسان رِشتہٕ دار چھِ تَتہِ آسان پَنٕنۍ دوس چھِ آسان تَتہِ تِمن نِش چھِ أسۍ گژھان أسۍ چھِ اَکثر مطلب اَکھ زٕ دۄہ باد چھِ أسۍ تِمن تِمن نِش گژھان تِکیٛازِ أسۍ چھِ انجاے تہِ کَران پَننہِ لایفہِ اٮ۪نجایم۪نٹ خٲطرٕ چھِ أسۍ اورٕ یور گامامَن منٛز گژھان